آ میون سِٹرنگتھ میون سِٹرنگتھ یُس چھُ رَنِگ منٛز مطلب بہٕ کیاہ چھُس کران ییٚمہِ سۭتۍ بہٕ زیادٕ ہیٚکان چھُس رَن کٔرِتھ بہٕ چھُس کران شاٹ رَنِگ چھُس بہٕ کران دۄہے صبُحٲے آسان چھُس بہٕ صبُحٲے شامَن کران بہٕ دۄہے شاٹ رَنِگ اَمہِ سۭتۍ کیاہ چھُ کران سِٹیمنا چھُ بَڑان أندرٕ سُہ شاٹ رَنِگ کران چھُس بہٕ بیٚیہِ چھُس بہٕ آسان مطلب آسان یِم آسان سِٹیمنا خٲطرٕ چھِ آسان یِم ایٚگزرسایز تِم واریاہ ایٚگزرسایز چھُس بہٕ کران دۄہَس منٛز صبُحٲے اکھ گٲنٹہٕ زٕ گٲنٹہٕ شامَن زٕ گٲنٹہٕ کران کَنٹِنیو تِکیازِ مےٚ چھُ یِم بہٕ چھُس فٹ بال مےٚ چھُ یِم ضروٗری ضروٗری مطلب بہٕ چھُس کران ہر کانٛہہ صبُحٲے تہِ کران یِم سٹرچِنگ چھُس کران رَنِگ چھُس بہٕ کران بہٕ چھُس دۄہے بہٕ ہیٚکہٕ تَقریٖبَن ہیٚکہٕ بہٕ تَقریٖبَن ہیٚکہٕ بہٕ زٕ ترٛےٚ گٲ زٕ گٲنٹہٕ ہیٚکہٕ بہٕ کَنٹِنیو مطلب کَنٹِنیو ہیٚکہٕ بہٕ رَن وَن کٔرِتھ ڈوٚڑ گٲنٹہٕ تانۍ ہیٚکہٕ بہٕ کَنٹِنیو رَن کٔرِتھ ڈوٚڑ ٹوٚ زٕ گٲنٹہٕ یوتانۍ سُہ مطلب بہٕ چھُس کران سُہ دۄہے صبُحٲے وۄتھان چھُس بہٕ صبُحٲے چھُس بہٕ گۄڈٕنیٚتھ چیٚوان گریٖن ٹی یُس آسان سُہ چھُ آسان واریاہ اَصٕل بہٕ چھُس چیٚوان سُہ گۄڈٕنیٚتھ اَتہِ چھُس بہٕ اندرٕے ہُہ گژھان اینرجی گژھان بوٗسٹ تَمہِ سۭتۍ واٹر چھِ أسۍ چیٚوان بیٚیہٕ چھِ آسان واریاہ چھِ یِم یِم پروڈَکٹ چھِ یِوان ییٚمہِ سۭتۍ یِم اینرجی چھِ کھژان تُم پَتہٕ پتہٕ چھُس بہٕ کران کَنٹِنیو رَنِگ بیٚیہِ چھُس آسان تِم ایٚگزرسایزٕ یِمو سۭتۍ مےٚ رَنِگ خٲطر چھُ شاٹ رَنِگ چھُس بہٕ کران دۄیہِ ترٛیہِ لَٹہِ رَنِگ چھُس بہٕ کران بہٕ چھُس گروُنڈ گروُنڈ چھُس بہٕ تتہِ چھُ بہٕ کران کَنٹِنیو گارونڈس رَوُنڈ دوٚڑس گٲنٹَس چھُس بہٕ کران رَنِگ تَتہِ یِہوے چھُ میون کنٹِنیو روٚٹیٖن روزان صبُحٲے صبُحٲے مطلب پَتہٕ چھُس بہٕ دِوان اکھ دۄہ چھُس بہٕ دِوان منٛز باغ آسہِ ریٚسٹ تِکیازِ ریٚسٹ چھُ ضروٗری آسان اتھ باڈی بہٕ چھُس کَنٹِنیو کران ریٚسٹ بیٚیہِ چھُس آسان ییٚتہِ بہٕ چھُس یوٗتاہ بہٕ زیادٕ ویسہٕ یَتھ منٛز یَتھ منٛز کامہِ منٛز زیادٕ تھوڑا سا پَکُن وَکُن آسہِ تہِ چھُس بہٕ کران زیادٕ تِکیازِ بہٕ چھُس زیادٕ کران تُکنُے تَمہِ سۭتۍ چھُ روزان تۄتہِ چھِ اَسہِ زیادٕ ایٚکٕسٹرا چھُ اسہِ گژھان اَسہِ خٲطرٕ تہٕ ایٚکٕسٹرا چھُ بَڑان سِٹیمنا یِم آسن سِٹرچِنگ چھُس بہٕ دۄہَس منٛز کران اکھ زٕ گٲنٹہٕ سِٹرچِنگ چھِ آسان دۄہے بہٕ چھُس دۄہے دۄہے سٹ بہٕ چھُس ہفتس منٛز کرٕ بہٕ ترٛین دۄہَن یا ترٛین دۄہن یا ژۄن دۄہن کرٕ بہٕ سِٹرچِنگ کَنٹِنیو ترٛین دۄہن تام ژۄن چھِ ہن مےٚ چھُ تھاومُت روٚٹیٖن رَنِگ ہُند روٚٹیٖن تھوٚمُت آسان فٹ بال یِم رَنِگ آسان بیٚیہِ آسان سِٹرچِنگ کَنٹِنیو یہِ چھِ آسان تھوٚمُت اکھ روٚٹیٖن ٹایِم ٹیبٕل آسان ہر ہَفتَس منٛز مطلب دۄن ہَفتَن کرٕ بہٕ رَنِگ ترٛین ژۄن مطلب حظ ژۄن دۄہَن کرٕ بہٕ رَنِگ پتہٕ باقین دۄہَن کرٕ بہٕ یہِ سِٹرچِنگ باقین دۄہَن کرٕ بہٕ یِتھ پٲٹھۍ تہِ چھُ آسان میون اتھ منٛز یہِ روزان پٕلان بہٕ چھُس کران سِٹرچِنگ چھُس بہٕ کران صبحٲے اکھ ڈوٚڑ گٲنٹہٕ تانۍ بہٕ چھُس کران ڈوٚڑ گٲنٹہٕ تانۍ سِٹرچِنگ شامَن کران وُہ تۭرہ مِنٹ اوٚڑ گٲنٹہٕ تام کران سِٹرچِگ زٕ ہَتھ چھُس نہٕ بہٕ دِوان کران سِٹرچِنگ زیادٕ سِٹریچ چھُنہٕ آسان کَرُن کِہینۍ تِکیازِ بہٕ چھُس کران وۄنۍ یِۄہے چھُ روزان میون رَنِگ ٹایم ٹیبٕل آسان رَنِگ کٔژھن دۄہَن آسان ژورَن اَڈٮ۪ن دۄہ آسان رَنِگ اَڈٮ۪ن دۄہ آسان سِٹرچِنگ یہوے چھُس بہٕ کران دۄہے دۄہے اَمے سۭتۍ چھُ میون سُہ سِٹیمنا اِنگریٖز گژھان تَوے چھُس بہٕ ہیٚکان دوٗرِتھ زیادٕ تَوے چھُس آسان بہٕ مطلب بیٚیہِ چھُس روزان فِٹ مطلب روزِ اَمہِ سۭتۍ اِنسان یوٗتاہ یوٗتاہ ہیٚکِو تُہۍ کامہِ بہٕ چھُس کران زیادٕ ہیٚوان بہٕ کٲم کرٕنۍ بہٕ چھُس دپان زیادٕ کرہا بہٕ کٲم تِکیازِ اَمہِ سۭتۍ چھُ گژھان سُہ أندرٕ روزان بَڑان سُہ أندرٕ کنٹِنیو اسان محنت چھِ گژھان محنتٕے سۭتۍ چھُ سورُے بہٕ چھُس کران توے رَنِگ صبُحٲے شامَن رَنِگ یِتھ پٲٹھۍ تِکیازِ مےٚ چھُ بیٚیہِ چھُ کران یہِ مَینڈ کران فریش بیٚیہِ چھُ روزان فِٹ اَمہِ سۭتۍ اِنسان اَمہِ رَنِگ سۭتۍ رَنِگ چھِ واریاہ چیز اکھ ضروٗری رَنِگ گٔژھۍ ضروٗری کَرٕنۍ بیٚیہِ تِکیازِ باقیو چیٖزَو نِش فیٹ ویٹ چھُ کھسان پَتہٕ چھِ فیٹو منٛز شُگر یِوان بیٚیہِ چھُ رَنِگ منٛز آسان یِم یہِ تَوے چھُس بہٕ یِہوے کران پرٛفر زیادٕ